السلام علیکُم بہٕ چھَس یَژھان تُہٕنٛدِ کھؠن چؠن رؠسٹورَنٛٹ پؠٹھٕ بِریانی آرڈَر کَرٕنۍ مگر تَتھ بِریانی گوٚژھ آسُن کم نوٗن بیٚیہِ گٔژھ نہٕ سۄ آسٕنۍ زیادٕ ٹٔیٔٹھ کینٛہہ مہربٲنی کٔرِتھ واتنٲیِو میون آرڈَر جلد سے جلد یَتھ ایڈرَسس پؠٹھ میون ایڈرَس چھُ کیلم بوزگام ڈِسٹرک کُلگام پِن کوڈ کُنوُہ زٕتووُہ اکترٕہ